وعلیکُم اسلام آ جِناب لٔطیٖف احمد چھُس تھوڑا چھِ یِہَے کرٕٛہ ہٹِس زُکامُک اَثر چھُ باسان اَچھا ٹھیٖک چھُ سِٹرِزیٖن سِٹرِزیٖن یِم کِتھٕ کٔنۍ چھُ کھٮ۪ون

اَچھا اَچھا اَچھا اَچھا وعلیکُم سلام